گَھنٹہٕ چھُ مےٚ لَگان رَننَس تَتھ مَنٛز چھِ ہاکھ رَنان ٹماٹر رَنان گَنٛڈٕ ٲلوٕ رَنان واریاہ واریاہ سِنۍ چھِ رَنان تِمَن چھُ لَگان ٹایم کَمٕے رازمہ دال ییٚلہِ رَنو تَتھ چھُ لَگان ٹایم واریاہ یَکھٕنۍ بَناوو تَتھ تہِ چھُ لَگان ٹایم واریاہ سُہ چھُ مےٚ واریاہ ٹایم کھیٚوان تَتھ گَژھہِ دۄدھ یُن تَتھ گَژھہِ سُہ مشک ژَلُن تَتھ گَژھہِ پاکھ لَگُن مازَس چھُ آسان پاکھ دیٛن تَتھ چھُ لَگان واریاہ ٹایم

کۄرمہٕ آسہِ بَناوُن تَتھ تہِ چھُ واریاہ ٹایم لَگان تَتھ چھِ مَرژٕوانٛگَن آسان پاکناوٕنۍ مازَس آسان سیٖٹی دِنۍ تَتھ تہِ چھُ لَگان واریاہ ٹایِم باقٕے سِنۍ چھُ رَنان اِنسان آرام سان باقٕے سِنۍ چھُ رَنَن اِنسان وارٕ وار وارٕ وار کَمٕے ٹایِم چھُ لَگان تِم چھِ گَژھان ؤلۍ ؤلۍ تَیار ہوٚمَن سِنیٚن چھُ واریاہ ٹایم لَگان مازَس وازَس ژامٕنۍ تہِ چھُ لَگان ٹایم رَننَس چھُ گۄڈ آسان ژامَن بَناوٕنۍ پَتہ چھِ آسان تَلٕنی پَتہ چھِ آسان رَنٕنۍ تَتھ تہِ چھِ آسان پاکہٕ ہان دِنۍ جان اَدٕ چھُ تَتھ مَزٕ گَژھان پَتہٕ آسنیٚس ٹماٹر رَلاوٕنۍ ہاکھ آسیٚس رَلاوُن یا پالَک آسیٚس رَلاوٕنۍ تَتھ تہِ چھُ لَگان اصٕل پاکھ ییٚلہِ لَگیٚس تَتھ چھُ ٹایم لَگان واریاہ کَم ٹایِم چھُ لَگان گَنٛڈَن ٲلوَن تِم چھِ گَژھان ؤلۍ ؤلۍ تَیار پالَک رَنو نَدٕرۍ رَنو تِمَن تہِ چھُ لَگان کَمٕے ٹایِم تِمَن چھُ آسان واریاہس کالَس دیٛن پاکہٕ ہان سُہ چھُ گَژھان پَتہٕ جلدی تیار تِم سِنۍ چھِ سہل رَنٕنۍ کۄکُر تہِ چھُ سہل رَنُن سُہ چُھنہٕ سَخ رَنُن کیٚنٛہہ یہِ چھُ سَہلٕے رَنُن یِمَن چیٖزَن چھُ لَگان کَمٕے ٹایِم تہٕ یَکھٕنۍ بَناوٕنۍ چھِ آسان سَخٕے پَہَن تَتھ چھُ لَگان واریاہ کال نا سُہ چھُ ٹایِم کھیٚوان واریاہ تَتھ چھُ واریاہ ٹایِم لَگان باقٕے یِم سِنۍ آسیٚن باقٕے سَبزی آسہِ تِم چھِ گَژھان سہل رَنٕنۍ تِم چھِ گَژھان ؤلۍ ؤلۍ تَیار تِم چھِ کھیٚوان ٹایِم کَم تِم چھِ جلدی جلدی گَژھان تَیار تِمَن چھُنہٕ زیادٕ ٹایِم لَگان رَننَس کیٚنٛہہ یِتھ پٲٹھۍ چھُ ٹایِم تہِ بَچان تہٕ باقٕے کٲم تہِ چھُ انسان ہیٚکان آرام سان کٔرِتھ سَبزی چھِ گَژھان دٔستی تَیار پَتہٕ چھِ کَران انسان واریاہ باقٕے کامہِ گھرٕ کامہِ گھرَس مَنٛز چھِ واریاہ کامہِ آسان پَتہٕ چھِ سَبدان تِم کامہِ تہِ رَنِتھ تہِ چھُ سَبدان آرام سان